اَگر أسۍ وُچھان چھِ ٹیکنالجی چھِ واریاہ اَصٕل رول پٕلے کران کِرکَٹَس منٛز گۄڈٕنیُکُے یُس ٹیکنالجی ہُنٛد سُہ گوٚو ڈی آر ایٚل یعنی یَتھ أسۍ وَنان چھِ ڈِسِجَن رِوِوٗ سِسٹَم ڈی آر ایٚسَس منٛز چھِ گژھان کٲم ییٚمہِ ساتہٕ یعنی کہ اَکھ ایٚل بی ڈبلیو چھِ یِوان دِنہٕ اَکھ یعنی کہ بٮ۪ٹَس مین چھِ یِوان ایٚل بی ڈبلیو دِنہٕ لیگ بِفور وِکَٹ تٔمِس چھِ باسان بہٕ چھُس نہٕ آوُٹ سُہ چھِ کران کٲم سُہ چھِ تھٲڈ ایٚمپیرَس دِوان تھٲڈ ایٚمپیر چھِ پتہٕ سُہ وُچھان تَتھ چھِ سُہ بال ٹریٚکَر تراوان سُہ چھِ وُچھان بَالہِ ہُنٛد مومیٚنٹ کَپٲرۍ آسہِ تٔمۍ حسابہٕ چھِ پتہٕ سُہ ڈِسیٖجَن رِوِوٗ کران سُہ چھا اَوُٹ چھا کِنہٕ کِہیٖنۍ چھِ گوٚو یہِ ٹیکنالجی چھِ ضُروٗری اَگر أسۍ وُچھان چھِ بیٚیہِ اَگر أسۍ وُچھان کُنہِ ساتہٕ چھِ نٔو بال گژھان سُتہِ چھِ اَکھ اَصٕل ٹیکنالجی یُس وُچھان چھِ تھٲڑ اٮ۪مپیر یہِ چھا نٔو بال کِنہٕ نا سُتہِ چھِ یِوان استعمال کرنہٕ رَن اوٹہٕ وِزِ تہِ چھِ یِۄان ٹیکنالجی استعمال کرنہٕ رِوِوٗ یِوان تٔمۍ ساتہٕ چھِ یِوان تھٲڈ اٮ۪مپیرَس وَنٛنہٕ یہِ چھا اَوُٹ کِنہٕ نا سُتہِ چھِ یِوان وُچھنہٕ گوٚو ٹیکنالجی میچَس منٛز گژھَن واریاہ یِمٕے ٹیکنالجی آسنہِ اَگر أسۍ وُچھان چھِ کیچ کُنہِ ساتہٕ چھِ کیچَس منٛز ڈاوُٹ گژھان تَتہِ گژھِ آسٕنۍ تٔمۍ آیہِ آسٕنۍ کٮ۪مرہ لگٲیِتھ سُہ گژھِ پوٗرٕ گژھُن فِکٕس یہِ چھا اَوُٹ کِنہٕ یہِ چھِ نَٹ اَوُٹ تہٕ بیٚیہِ تہِ باقٕے ٹیکنالجی اَگر أسۍ وُچھان چھِ ؤنکیٚن گژھَن آسنہِ یَتھ کِرکَٹَس منٛز یِم ییٚمہِ سۭتۍ سون کِرکَٹ فیر ایٚنڈ فیر طریٖقہٕ یی گِنٛدنہٕ یعنی کہ کُنہِ تہِ مطلب کُنہِ تہِ پرابِلم ورٲے آسہِ کِرکَٹ سون تٔمۍ خٲطر گژھَن ٹیکنالجی گژھِ استعمال ؤنکیٚس گژھٕنۍ چاہے سُہ رَن اَوٹہٕ وِزِ آسہِ چاہے سُہ اَگر أسۍ وُچھان چھِ رَن اَوُٹہٕ وِزِ ٲستَن چاہے سُہ اَگر اَسہِ آسہِ سُہ ٹیکنالجی کیچ گوا کِنہٕ نہ گوا چاہے سُہ آسہِ فِلڈِنٛگ وِزِ کُنہِ ساتہٕ چھِ بونڈری پٮ۪ٹھ آسان تِژھ تہِ گژھان پُزِشَن ہوٚرٕ چھِ باسان ٹَچ گوٚو تٔمۍ ساتہٕ تہِ گژھَن آسٕنۍ یِمہٕ ٹیکنالجی تہٕ یِم چیٖز چھِ ؤنکیٚس ضُروٗری سٲنِس کِرکَٹَس منٛز ٹیکنالجی وَرٲے چھِنہٕ سون کِرکَٹ ؤنکیٚس